تۄہہِ حظ پرژھوُ واریاہ اصٕل کوسچن کہِ ییٚمِس انسانس منٛز رٕتۍ عادات چھِ آسان سُے انسان ہسا چھُ پرٮ۪تھ کٲنٛسہِ خۄش کران تہٕ تٔمِس ہسا چھُ پرٮ۪تھ کانٛہہ عزت تہِ کران کہِ بہٕ ونہٕ تۄہہِ گۄڈنیتھے کہِ رٕتۍ عادتن متعلِق گۄڈنیُک رُت عادت چھُ کہِ اکھ انسان ہسا گژھہِ پنُن یعنی کہِ پننٮ۪ن زِچھٮ۪ن ہنٛز عزت کرُن مٲلِس ماجہِ ہُنٛد مانُن زانُن مٲلِس ماجہِ ہِنٛز قدٕر کرٕنۍ یہِ ہسا چھُ اکھ رُت عادت اکہِ أکۍ انسانس منٛز بِس بیٚاکھ یُس رُت عادت چھُ کہِ اکھ أکِس انسانس پزَن نیک نیک کامہِ کرنہِ نیکھ کامٮ۪ن منٛز کیاہ سا چھُ کہِ اسہِ چھُ اسلام ونن گۄڈنیچ ہسا ہے نٮ۪ماز پٔرِو سا پرٮ۪تھ کٲنٛسہِ انسانس یُس یہِ ہسا چھُ اکھ رُت عادت اکھ کہِ نٮ۪ماز پرٕنۍ کہِ نٮ۪ماز ہسا چھِ پرٮ۪تھ کُنہِ بُرٲیی نِش پتھ تھاوان ہسا چھِ نٮ۪ماز تیٚمہِ پتہٕ ہسا چھُ کہِ أکِس انسانس پزِ پمیشہِ پوٚز ونُن تہٕ تِکیازِ اپُز ونن ہسا چھُ واریاہ بوٚڑ گۄناہ تہٕ تمہِ پتہٕ ہسا چھِ بییٚہِ ہے ہمساین سۭتۍ ہسا گژھہِ رُت سلوک کرُن کہِ دپان فرموو رسولِ اکرم صلی اللہ علیہ وسلمو کہِ یٔمۍ سنٛدِ شرٕ سۭتۍ ہمساۓ آسہِ تنگ آمُت سُہ نہ سا گژھہِ جنتس انٛدر کہینۍ یِم ہسا ٲسۍ کینٛہہ رٕتۍ عادات یِم أکِس انسانس منٛز پٲدٕ پزَن پننس پانس منٛز کرٕنۍ